اکھ بوٚڑ طاقت چھُ مےٚ منٛز بہٕ ہٮ۪کہِ أکِس دۄہس پانٛژھ کلوٗ ماز کھٮ۪تھ تہٕ واریاہن نفرن سۭتۍ لڑٲے کٔرتھ امہِ سۭتۍ اتھ سۭتۍ سۭتۍ ہٮ۪کہٕ بہٕ واریاہ کٲم کٔرتھ یِم کم از کم زٕ نفر ہٮ۪کن کٔرتھ ترٛےٚ نفر دۄہس تہِ کرٕ بہٕ کُنی زٔنۍ میٲنۍ کمزوٗری چھِ اکھ چیٖز نہ ہٮ۪کہٕ بہٕ سبزی کھٮ۪تھ تہٕ نہ ہٮ۪کہٕ بہٕ ہُنٛدرِ آبہٕ سرٛان کٔرتھ بیٚیہِ اتھ سۭتۍ اکھ چیٖز چھُ مےٚ ویٖکنٮ۪س مےٚ منٛز کمزوٗری یہِ چھُ بہٕ ہٮ۪کہٕ نہٕ پاورس کُن ٹچ کٔرتھ کینٛہہ